السلام علیکُم اَہن حظ بہٕ حظ چھَس اِسما اَہن حظ مےٚ حظ اوس گرِ کیٚن سۭتۍ یہِ کَتھ رَژھ کٔرمٕژ مےٚ دوٚپ أسۍ یِمو تُہندِس ریسٹورینٹس پٮ۪ٹھ آز ژیٖر اَہن حظ اَہن حظ آ آ مےٚ چھِ مَشورٕ کوٚرمُت گرِکین سۭتۍ اَہن حظ اَسہِ دوٚپ أسۍ کھٮ۪مو اَتی آز آ تہٕ آ مےٚ اوس یی وَنُن فون کَرے مےٚ اَمہِ موٗجوٗب مےٚ دوٚپ بہٕ وَنہوو تۄہہِ اَتہِ چھا ٹیبٕل آسان ژیٖر ییٚلے ٹھیٖک ٹھیٖک تُہۍ ہٮ۪کو مےٚ ؤنِتھ یہِ بند کٔژِ بَجہِ چھُ گژھان تُہُند یہِ ہوٹل اچھا ٹھیٖک نہ نہ أسۍ واتو تَمہِ برونٹھ تمہِ برونٹھ آسو أسۍ وٲتمٕتۍ واریاہ ٹایم تۄہہِ چھُو اَصٕل ٹایم تھومُت وق چھُو اَصٕل تھومُت بند کَرنُک آ آ مےٚ آسن گرِکۍ سٲری سۭتۍ أمۍ اَوے اَوے اَمہِ مۄکھٕے کریو مو فون مےٚ دوٚپ بہٕ پرٛژھ مو تۄہہِ اکھ ٹایم تۄہہِ کٔژِ بَجہِ چھِو بند کران یہِ تہٕ بیٚیہِ وُچھ بہٕ تَتہِ چھا اَسہِ یٲژ جاے آ اَسہِ خٲطرٕ روزِ ییٚتہِ جاے ٹیبٕل روزِ آسہِ ٹھیٖک ٹھیٖک أسۍ واتو گرِ کٮ۪ن سۭتۍ ٹایمَس پٮ۪ٹھ واتو أسۍ شُکرِیا شُکرِیا مہربٲنی تُہنز اَدٕ کیاہ السلام علیکُم